تِکیٛازِ یہِ چھِ کٔشیٖر منٛز زیادٕ اِستعمال گژھان تہٕ بیٚیہِ چھِ پٔتۍمہِ واریاہو صدیو پٮ۪ٹھ یہِ اِستعمال آمٕژ کَرنہٕ اَوَے کِنۍ چھِ یہِ واریاہ زیادٕ یا اِستعمال گَژھان